بہٕ ونہو تۄہہِ پننٮ۪ن پانٛژن رشتہٕ دارن ہُنٛد ناو محمد زمضان گنے رٔسول شاہ عبد الغفار میر سلام شیخ قٲدر خان